آ اسلام علیکم تُہۍ چھِو حظ ڈسٹرِکٹ کیفے شوپیان پٮ۪ٹھ آ اسہِ حظ اوس بیسکلی ؤنکیٚنس اوس یتھ موسم خرابٕے تہٕ اسہِ اوس کینٛہہ آرڈر کرُن تہٕ مےٚ ؤنۍ تو آرڈر گژھیا ؤنکیٚس ایویلبٕلٹی چھا تۄہہِ چلو ٹھیٖک حظ گوٚو آ اسہِ حظ اوس بیسکلی آز پژھٮ۪ن یُن مہمان أسۍ کینٛہہ ٲمٕتۍ تِمن خٲطرٕ ٲس اسہِ اکھ وازوان ترٛٲمۍ تیار کرٕنۍ مےٚ ؤنۍ تو وازوانس منٛز چھا تۄہہِ مطلب آرڈر گژھان ٹھیٖک چونکہِ اسہِ چھِ مہمانن تھوڑا ژیٖری پہمت یُن تہٕ تم تمہِ موٗجوٗب چھُ بہٕ تۄہہِ ونان کہِ ژیٖرۍ ہیٚکۍوا تُہۍ آرڈر ڈیلور کٔرتھ اسہِ آ آرڈرس منٛز أس اسہِ کینٛہہ ایویلبلٹی لایک مےٚ اوس ضروٗرت تتھ منٛز گۄڈٕنیٚتھٕے چکن مینچوٗرین سوٗپ سُہ چھُو تۄہہِ ایویلیبٕل آسان ٹھیٖک اکھ تھٲیزیو تُہۍ چکن مینچوٗرین سوٗپ ژور تہٕ بیٚیہِ وازوانس منٛز کیٛاہ کیٛاہ چھُو تُہۍ ایویلیبٕل آسان اسہِ حظ چھ وازوانس منٛز سیٚودُے اکھ ترٛٲمۍ ضروٗرت تتھ منٛز گژھِ آسُن روگن جوش تہِ گژھِ آسُن ماز کۄرمہٕ تہِ گژھِ آسُن تبکھ ماز تہِ گژھِ آسُن کباب تہِ گژھِ آسُن رِستہِ تہِ گژھِ آسُن تتھ سۭتۍ گژھِ آسٕنۍ میٚتھۍ ژیٖٹِنۍ تہِ گژھِ آسٕنۍ یہِ تہِ أکِس وازٕ ترٛامہِ سۭتۍ چھِ یِوان وازٕ وان ترٛامہِ سۭتۍ تہِ گژھِ تتھ منٛز آسُن ریڈی ٹھیٖک آ تُہۍ چھِو مطلب کُنہِ تہِ ییٚلہِ ییٚلہِ تہِ کانٛہہ وٮ۪در سُچویشن خراب چھِ آسان تُہۍ چھو تتھ منٛز تہِ آرڈر دِوان ٹھیٖک حظ چھُ مےٚ دوٚپ آز چھ سُچویشن تھوڑا خرابٕے پہمت موسمٕکۍ حوالہ تو موٗجوٗب دوٚپ مےٚ گۄڈٕ کرٕ بہٕ کنفرٕم تۄہہِ نِش ٹھیٖک آ تھوڑا چھُ دوٗرٕۍ پہمت آرڈر ترٛاوُن أسۍ چھِ بسان پیٖر گٔلی سایڈٕ یُس سُہ روڈ چھُ یِوان مُغل روڈ ہُرپورا چھُ اسہِ آرڈر پلیس کرُن تتہِ ہیکۍوٕ تُہۍ آ ڈیلوری چارجِس دِمو أس پانے تتہِ کٔرزٮ۪و تُہۍ بکز بہٕ چھُس ؤنکیٚس ٹرٛیوٕل کران ٹرٛینہِ منٛز تہٕ آوٕ موٗجوٗب گژھِ مےٚ لیٹ پانہٕ یُن اور تو بہٕ چھُس یژھان تُہۍ کٔرِو اسہِ ڈیلور ہوم ڈیلور ڈیلیوری چارجس کٔرزٮ۪و اِن کٕلوٗڈ تہٕ بیٚیہِ ترٛٲے زٮ۪و اسہِ پنُن آرڈر مگر ٹایمس پٮ۪ٹھ ترٛٲے زٮ۪و اسہِ پنُن آرڈر شام برٛونٛہمے پہمت تِکیٛازِ مہمان یِنۍ اسہِ شامن چلو اسلام علیکم تھین کیوٗ سو مچ